اَگر ہسا أسۍ کٕلَیمیٹ چینٛج وٕچھو بارہمولہ ڈِسٹِرٛکَس مَنٛز أسۍ ہَسا چھِ عموماً وَنان اگر ہَسا اَسہِ ورمُل سایڈٕ آسہِ اوٚبُر أسۍ ہَسا چھِ وَنان آز چھُ آز چھِ واریاہ زیادٕ چانسٕز روٗد پٮ۪نٕکۍ بیٚیہِ ہَسا چھِ یُس یہِ ٹرٛٮ۪مپیچَر چھُ آسان یہِ ہَسا چھُ اَمہِ سۭتۍ گَژھان واریاہ کم بیٚیہِ ہَسا چھِ آسان روٗد پٮ۪نٕکۍ تہِ واریاہ زیادٕ چانسِز پَتہٕ اگر أسۍ وَنو موسَم اَسہِ ہسا چھُ وٕچھمُت سُہ سخت تاف یَتھ منٛز تہِ چھِ آسان اَسہِ ہسا چھِ سُہ تہِ کوٚرمُت فیس سہلاب اگر أسۍ وٕچھو زٕ ساس ژۄدہَس مَنٛز آو یُتھ خَطرناک سہلاب اَسہِ ہسا چھِ سُہ تہِ فیس کوٚرمُت ییٚمہِ سہلاب سۭتۍ سانہِ کٔشیٖر واریاہ زیادٕ نۄقصان گٔے تہٕ تِم تہِ ہَسا چھِ کٔرۍمٕتۍ لُکو فیس یَتھ منٛز لَبنہٕ چھِ آمٕتۍ کیٚنٛہہ جان تہِ گٔے تَتھ سہلابَس منٛز پَتہٕ اگر أسۍ وٕچھو وَنٛدٕ ییٚتہِ عموماً ہَسا چھِ سٲنِس کَشمیٖرَس مَنٛز آسان اگر ہسا ییٚتہِ گَرم آسہِ زیادٕ تہٕ وَنٛدٕ ہَسا چھِ آسان واریاہ زیادٕ سخت یہِ ہَسا چھِ آمُت وٕچھنہٕ اگر ہَسا اَسہِ یہِ ٹرٛمپیچَر دی واریاہ زیادٕ گرمی سُہ ہَسا گوٚو سُہ ہَسا چھِ اکھ نِشٲنی آسان اَمہِ سۭتۍ کہِ وَنٛدٕ آسہِ واریاہ زیادٕ سخت سٲنۍ اٮ۪کٕسپیٖریَنٕس ہَسا چھِ یہِ اَتھ مُتعلق یُس ہَسا چھی وَنٛدٕ کٔشیٖرِ ہِنٛدۍ خٲطرٕ چھُ یہِ تہِ چھُ ضٔروٗری تِکیٛازِ یۄس ہَسا اَسہِ کٔشیٖرِ ہِنٛز خوٗبصوٗرتی چھِ تَمہِ خٲطرٕ چھِ اَسہِ شیٖن تہِ اَمہِ خٲطرٕ ضٔروٗری اَتھ ہَسا چھِ اَسہِ اگر ہَسا أسۍ گۄڈٕنیُک گواہ اَمہِ خٲطرٕ وٕچھو سُہ ہَسا چھُ سُہ ہَسا چھُ خۄداے پانَے تَمہِ پَتہٕ اگر أسۍ وٕچھو اَسہِ ہَسا چھُ واریاہ زیادٕ تِم وِٹنٮ۪س تہِ لَبنہٕ یِوان یِم أکۍ اَمہِ موسمٕکۍ چھِ سانہِ پوٗرٕ زِنٛدگی مَنٛز اگر ہسا أسۍ روٗد وٕچھو یا تاپہٕ سیٖزَن وٕچھو یا وٕنلہِ ہُنٛد سیٖزَن وٕچھو اگر أسۍ وُلنہِ مَنٛز ہسا چھِ اَسہِ کیٚنٛہہ پریشٲنیَن ہُنٛد سامنہٕ پٮ۪وان کَرُن اگر ہَسا اَسہِ کُنہِ وِزِ اچانَک اگر وُنَل گَژھِ صُبح اَسہِ ہَسا چھِ گژھان تَمہِ سۭتۍ چھِ أسۍ کَران کہِ معموٗلی سی پرٛابلِم اگر وُنَل آسہِ لاگہِ تہٕ پَتہٕ مۄکلِنۍ سۄ جلدی بیٚیہِ ہَسا اگَر أسۍ پَنٛنِس بارہمولہُک ڈِسٹِرٛکُک بارہمولہُک سیٖزَن وٕچھو اَسہِ ہسا چھِ عموماً طور ہسا چھِ أسۍ وَنان کہِ اگر بارہمولہ سایڈَس چھِ اوٚبُر یِم ہسا چھِ روٗد پٮ۪نٕکۍ چھِ واریاہ زیادٕ اِمکانات ہارٕش سَمَر ہسا چھِ ضٔروٗری اَمہِ خٲطرٕ تِکیٛازِ اَتھ منٛز ہسا چھِ اَسہِ دانہِ گژھان تیار سون فصل گژھان تیار تِم چیٖز گژھان تیار یِم یِم ہَسا أسۍ پَتہٕ وَنٛدَس خٲطرٕ چھِ تھاوان رِزٲرٕو سَمر سیٖزَن اگر أسۍ وٕچھو گَرمُک سیٖزَن اگر أسۍ وٕچھو یہِ تہِ ہسا چھُ ضٔروٗری تِکیٛازِ سانہِ کٔشیٖرِ ہِنٛدۍ خٲطرٕ یوٗتاہ ضٔروٗری وَنٛدٕ چھُ یوٗتاہ ضٔروٗری چھُ اَسہِ بَرابَر گَرمُک سیٖزَن تہِ بیٚیہِ ہسا چھِ أسۍ یہِ یہِ ہسا چھُنہٕ أسۍ اَکھ اِنسان ہٮ۪کان چینٛج کٔرِتھ کِہیٖنۍ نہٕ پَنٛنہِ زِندگی منٛز یہِ ہسا چھُ خۄدایَس تام موسم چینٛج کَرُن موسم کَمہِ وِزِ روزِ ٹھیٖک ییٚمہِ وِزِ سٲنِس فَصلَس روٗد آسہِ ضوٚرَتھ تَمہِ وِزِ ہسا چھُ یہِ روٗد ترٛاوان ییٚمہِ وِزِ اَسہِ تاپھ آسہِ ضوٚرَتھ تَمہِ وِزِ ہسا چھِ أسۍ یہِ تاف ترٛاوان